اگر بہٕ وونۍ پزی کرٕ لیڈرٕچۍ کَتھ سون لیڈَر چھُ نبی کریٖم صلی اللہ علیہ وسلم سُہ چھُ سونٕے یوت نہٕ پوٗرٕ اُمتُک لیڈَر کیٛازِ اور سُہ چھُ سانہِ زنٛدگی منٛز واریاہ زیادٕ أہم رول کران ادا سٲنِس منٛز تہِ میٛانیٚن گھرکیٚن ہنٛدیٚن منٛز تہِ اور کِتھ کٲٹھی چھِ اسہِ ایٚڈوایس میلان ییٚمہِ ساتہٕ أسۍ تٔمۍ سٕنٛز کتاب چھِ پران حدیٖث چھِ پران اور تَمہِ سۭتۍ چھُ سانہِ زنٛدگی واریاہ فٲیدٕ واتان خاص کر مےٚ ووت واریاہ زیادٕ ییٚلہِ مےٚ تہنٛدِ زنٛدگی متعلق پوٚر مےٚ وُچھ تِمو کیٛاہ چھُ کوٚرمُت اور تٔمۍ سٕنٛدۍ کھۄتہٕ بہتر لیڈَر چھُنہٕ میٛانہِ منٛز وُنیٛک تانۍ کٕہٲنۍ آمُت